اَسلام وعلیکُم چھِوا ٹھیٖک شُکُر حظ خۄدایس کُن یہِ بہٕ چھُس عُمر ظہوٗر یہِ ژٕ وَن تہٕ حظ مےٚ یہِ اَسہِ چھِ یہِ اوس حظ زمیٖن اَسہِ ٲس اَتھ یا کھاد تَرٛاوٕنۍ تہٕ زمیٖنس دَہ وُہ کنال أسۍ تہٕ اَسہِ کوتاہ کھاد کیٛاہ لگہِ اَتھ تہٕ ژٕ وَنٕہَکھ مےٚ کیٛاہ کٕتِس کیٛاہ گَژھِ تہٕ کوتاہ لگہِ اَسہِ چھِ وارِیاہ اَسہِ چھِ گاسہٕ گاسہٕ کھاتہٕ ضروٗرت زمیٖن کھاتہٕ ضروٗرت تہٕ وارِیاہ قٕسٕم کھاد چھِ اَسہِ ضروٗرت اَہَن حظ آ اَہَن حظ اَسہِ حظ چھِ دَہ وُہ کنال وُہ کنال تام حظ اَچھا ٹھیٖک سُہ کٔہۍ چھُ اَہن حظ آ سُہ کٔہۍ ہے سُہ حظ گَژھان درٛۅگ تھوڑا وَن حظ کَم پہنس کوتاہ چھِ گَژھان کر حظ تھوڑا کَم زیادٕ مےٚ چھِ گاسہٕ کھاد تہِ نِنۍ مےٚ چھِ یہِ یَتھ سبزی خٲطرٕ تہِ کھاد ضرَوٗرت تہٕ مےٚ چھِ سبزی تہِ ووٕنۍ تہٕ آپٲرۍ تہِ لگٮ۪م اَتھ مےٚ چھِ لاگان اَتھ تھوڑا کھاد وارِیاہ تہٕ وۅنۍ کرَکھ ژٕ تھوڑا بہت کَم زیادٕ کیٚنٛہہ یہِ حظ چھِ گَژھان وۅنۍ زیادٕ شُراہ شتھ تھوڑا بہت کر حظ کَم زیادٕ کیٚنٛہہ بَس حظ ٹھیٖک حظ چھُ سہلٕے حظ چھُ یہِ تیٚلہِ یِمہٕ ہا بہٕ صُبحنس تہٕ بہٕ نمہٕ ہا تیٚلہِ کھاد حظ بیٚیہِ کُس قٕسٕم حظ کھاد چھِ ژےٚ اَتہِ دُکانس پٮ۪ٹھ یا سبزی خٲطرٕ لگہِ ہے مےٚ کھاد اَہَن حظ سُہ تہِ چھِ کٕتِس حظ چھِ گَژھان یہِ یِم کٔہۍ حظ چھِ درٛۅجی اَہَن حظ آ وَلہٕ حظ ٹھیٖک حظ صُبحس یِمہٕ بہٕ تیٚلہِ اور اَہَن حظ ٹھیٖک حظ چھُ